آ وٕنکٮ۪س چھِ واریاہ زِ بٔڈ پرٛابلِم بہٕ چھُس پانہٕ جموں اینٛڈ کَشمیٖر پٮ۪ٹھ بِلانٛگ کَران سہُ تہِ چھِ اَکھ سِٹیٹہ ہِندُستانچی اور ییٚتہِ چھِ اَن اٮ۪مپٕلایمیٚنٛٹ حظ تہٕ واریاہ پرٛابلِم چھِ تَمِچ یور نا چھِ پوسٹ نیران نا چھِ بیٚیہِ کینٛہہ نیران اَز کِہینۍ تہِ اور وۄنۍ چھِ کٲنٛسِہ گَرُک سورس آسان کٲنٛسِہ نہٕ کِہینۍ اور تَمہِ مٔزیٖد اَوَے چھِ واریاہ سِٹوٗڈَنٛٹ گژھان ڈِپرٛشَنَس منٛز تہٕ اور اَتھ یہِ ہَے چھِ مین پرٛابلِم حظ اَسہِ ییٚتہِ یہِ اور سٲری چھِ لگ بگ اَسہِ مٮ۪کزِمَم ایٚٹی پٔرسَنٛٹ اٮ۪جُکیٹٕڑ پھر بھی اَن اٮ۪مپٕلایمَنٛٹ اور تَتھ سۭتۍ سۭتۍ چھِ اَسہِ مطلب یہِ تہِ کانٛہہ تہٕ پرٛیوَٹ سٮ۪کٹَر یتھ ییٚتہِ ہٮ۪کہٕ ہَو کٲمہ وٲمہ کٔرِتھ سُہ اَپَرچِنِٹی تہِ چھِنہٕ تیٖژاہ اَسہِ پَنٛنِس سِٹیٹ منٛز کِہںۍ نہٕ اور یہِ سِٹیٹ چھِ ہِندُستانچی حظ تو اور اسلیے اَتھ پٮ۪ٹھ چھِ مےٚ باسان گورنمینٛٹ مَدِ نظر تھٲیِتھ اور شاید نیرِ مَا وَۄنۍ برونٛٹھ کُن حظ زٕساس ژوٚوُہ ہَس منٛز